سلامُ علیکُم جِناب ٹھیٖک چھُو حظ اَصٕل پٲٹھۍ چھُو حظ اَہَن حظ اَلحَمدل تُہۍ چھِوا ایس پی ایس لایبریری سری نگرٕ پٮ۪ٹھ آ جِناب مےٚ اوس کَرے تۅہہِ اَمہِ موٗجوٗب فون نا مےٚ دوٚپ بہٕ وَنہو تۄہہِ یہِ مےٚ آسہٕ کیٚنٛہہ کِتابہٕ ضروٗرت یِم میلہِ نا مےٚ اَتہِ یِم چھِ مےٚ یِم حظ کیٛاہ چھِ اَتھ وَنان مےٚ چھِ کِتاب زٕ ترٛےٚ ضروٗرت آ فِزیٖکٕس منٛز تہٕ بیٚیہِ چھِ کٔمِسٹرٛی ہٕنٛز اَکھ زٕ ضروٗرت تہٕ بیٚیہِ چھِ ضروٗرت بیالجی ہٕنٛز ٹھیٖک چھا بہٕ وَنہو تۄہہِ کِتابَن ہُنٛد ناو تُہۍ وُچھِو یِم ہیٚکہِ نا میٖلِتھ ٹھیٖک چھا آ فِزیٖکٕس یۄس چھِ تتھ چھِ ہیلیٖڈی ریَسلِنٛگ ضروٗرت ٹھیٖک چھا بیٚیہِ چھِ کیٛاہ یِم چھِ فِزیٖکٕس منٛز زٕ ٹھیٖک چھا حظ تہٕ بیٚیہِ چھِ کٔمِسٹرٛی ضروٗرت او پی ٹٮ۪نٛڈَن آرگینِک چھِ اِن آرگینِک تہٕ فِزیکل چھِ ترٛیٚنوَے ضروٗرت او پی تہٕ ٹُولتھٕ سِٹینڈٲرڈ چہِ ٹُویلتھٕ سِٹینٛڈاڈ چہِ چھِ یِم تہٕ بیٚیہِ چھِ مےٚ بیالجی ضروٗرت بی ایس سُبرمنیٖیَم اَچھا یِم حظ چھِ مےٚ ضروٗرت تہٕ یِم ؤنۍتَو تُہۍ مےٚ یِم میلنا مےٚ اَچھا ٹھیٖک اَتھ ؤنۍتَو تُہۍ مےٚ یہِ یِم ہٮ۪کوا أسۍ گرٕ وَرٕ أنِتھ گَرِ آ پرنہٕ خٲطرٕ اَچھا ٹھیٖک اَمہِ خٲطرٕ چھُ اَسہِ کیٚنٛہہ کَرُن وَرُن أسۍ ہٮ۪کوا یِم فِکیٛورینٛٹ کیٚنٛہہ اَسہِ چھُ کَرُن فارَم وارَم برُن بیٚیہِ اَتھ چھِنا وَنان کیٛاہتام مٮ۪مبَرشِپ چھِ ضروٗرت آسٕنۍ باقٕے چیٖز سٲری ٹھیٖک تَتہِ چھا فارَم وارم بَرُن اَچھا فارمَس سۭتۍ کیٛاہ چھُ تَتھ تھاوُن فارَم چھا أتی نا ٹھیٖک تَتھ سۭتۍ کیٛاہ چھُ اَسہِ تھاوُن آدھار کارڈ بیٚیہِ چھا کیٚنٛہہ تھاوُن

تیٚلہِ یِمو أسۍ کَر پگاہ یا کٲلۍکٮ۪تھ یہِ چھا یَلَے آسان کَنٹِنیٛوٗ لایبریری اَچھا ٹھیٖک کٔژ دٔہ ٹُو ژور ہاں ٹھیٖک حظ چھُ تیٚلہِ یِمو